آ یِم بٲڈس چھِ یِم ہیٹرک یِم مےٚ ٹِپٕس چھِ بٲڈسَن مُتعلِق پَننِس گاڈنَس مَنٛز چھُ یہِ کہِ اکھ سُومِنٛگ پوٗل چھُ اَسہِ گاڈنَس مَنٛز تہٕ تَتھ مَنٛز چھِ یِم بٲڈس یِوان پَتہٕ چھِ یِم لَکٕٹ لَکٕٹ بٲڈس وٕچھان چھُس بہٕ یِم سران کَران واریاہ زَبردَست پٲٹھۍ چھِ یِم آسان آب پانَس پٮ۪ٹھ تراوان تونٛتہِ سۭتۍ تُلان آب پَتہٕ تراوان ڈٕنٛگہٕ ماران تَتھ مَنٛزَ یہِ چھُ مےٚ واریاہ خۄش گَژھان یہِ چھُ اَٹریکٹِو اَکھ سیٖن آسان تمہِ ساتَہٕ مےٚ وٕچھان یُس بہٕ چھُس یُس مےٚ اَٹریکٹہ کَران چھُ تہٕ تمہِ وَغٲر چھُس بہٕ یِمَن تریش تہِ تھاوان تریش تہِ دِوان یِمَن بٲڈسَن یا پھَل تہِ چھُس بہٕ یِمَن تراوان یِم چھِ اصل پٲٹھۍ یِوان کھیٚوان ویٚوان سُہ پھَل یِم چھِنہٕ ژَلان کِہِیٖنۍ اَگَر بہٕ یمَن نَزدیک تہِ آسہٕ تمہِ پَتہٕ تہِ ژَلَن نہٕ یِم کِہِیٖنۍ یِمَن باسہِ نہٕ کانٛہہ تہِ خَطرٕ کہِ خَبر اَسہِ مہَ رَٹَن یہِ مہَ رَٹہِ اَسہِ نہَ یِمن چھُ اکھ عادَت بَنیومُت سُہ چھُس بہٕ یِمَن پھَل تھاوان یا ہُم چھِ بَرابَر ٹایمَس پٮ۪ٹھ یِوان یِمَن چھُس بہٕ پھَل تراوان یِمَن چھُس بہٕ تریش تھاوان یِم چھِ سۄ تریش چیٚوان یا یِم چھِ سران کَران تَتھ سُومنٛگ پولس